اَگر بہٕ کَتھ کَرٕ فوٗٹوٗگرٛافی ہنٛد یعنی کہِ یِم ہارڈ کاپیٖز یا فوٗٹوٗ یِم چھِ یِم اسہِ برٛونٛہمہِ زَمانہٕ چھِ تُلۍ مٕتۍ یا آز تہٕ مےٚ چھُ باسان زِ ٲں مےٚ چھِنہٕ پَنٕنۍ کٕہٲنۍ تہِ فوٗٹوٗ مطلب پننہِ بَچپَنٕکۍ یا پننہِ لۄکچارٕکۍ فوٗٹوٗ چھِنہٕ مےٚ تِتھ کٔنہٕ کٕہٲنۍ اَکھ اوٗس مےٚ تہٕ سُہ ژھٕنے مےٚ بَچپَنسٕے منٛز ژٔٹِتھ تہٕ وۄنۍ چھِنہٕ مےٚ بٔڑِتھ وُچھنہٕ مےٚ کٕہٲنۍ تہِ فوٗٹوٗ کا فوٗٹوٗ کاپی کٔہٲنۍ مگر بہٕ چھَس پننیٚن بیٚنیٚن ہنٛز وُچھان پننہِ مٔمی ہنٛز وُچھان تہٕ پننِس مٲلۍ سٕنٛدۍ یا پننہِ فیملی ہنٛدۍ پننہِ خاندانٕکۍ تہٕ مےٚ چھُ واریاہ زیادٕ دِل خۄش گژھان تہٕ یہِ چھِ اَکھ عام سی بات زِ یِم آز نٔے ڈِجٹَل فوٗٹوٗ آز وَتھو یَیٚتیٚس وَتھو تَتیٚس بیٚہمو تَتَس تُلو فوٗٹوٗ اَتھ چھِنہٕ کٔہٲنۍ تہِ ویلیوٗ روٗدمُت یُس ییٚژھہِ سُہ تُلہِ فوٗٹوٗ مگر مےٚ چھُ باسان یُس برٛونٛہمہِ زَمانہٕ أسۍ فوٗٹوٗ ٲسۍ تُلان تَتھ ٲسۍ أسۍ واریاہ زیادٕ قَدٕر کَران تہٕ لوٗکَن چھِ وُنہِ تہِ تِم پرٛٲنۍ فوٗٹوٗ موجوٗد بَغٲرِ مےٚ مےٚ چھُنہٕ کٕہٲنۍ تہِ بَچپَنُک فوٗٹوٗ تہٕ بہٕ چھَس واریاہ زیادٕ سُہ آسان ژھاران زِ کُنہِ جایہِ ما میلہِ میٚون ٲں بَچپَنُک فوٗٹوٗ تہٕ بیٛاکھ کَتھ ٲں چھِ یِتھ کٕنۍ زِ ٲں مےٚ چھُ باسان یِم برٛونٛہمہِ کالہٕ أسۍ فوٗٹوٗ ٲسۍ تُلان تِمَن منٛز چھِ اسہِ سیٚنٹِمیٚنٛٹَل ویلیوٗ تِمَن سۭتۍ چھِ أسۍ اِموشنٔلی ایٚٹیچ آسان تہٕ تِم چھِ أسۍ واریاہ خۄش کَران تِم فوٗٹوٗ تِم چھِ اسہِ پرٛانیٚن چیٖزَن ہنٛدۍ یاد دِلاوان تہٕ یِم اسہِ واریاہ زیادٕ پَسنٛد چھِ کَران تہٕ میانہِ حِسابہٕ چھِ یِم ڈِجٹَل فوٗٹوٗ چھِ تِم چھِنہٕ أسۍ تیٖتۍ پَسنٛد لوٗکھ آز کَران کِہیٖنۍ ییتۍ زِ لوٗکَن زیادٕ سیٚنٹِمیٚنٛٹَل ویلیوٗ یا اِموشنَل ایٚٹیچمیٚنٛٹہٕ چھِ آسان برٛونٛہمیٚن فوٹووَن سۭتۍ